آس سون روز مَرا زِندگی چھِ دَرمَدار ایٚلیٚکٹرسٹی پیٹھ پاورَس پیٹھ اَگَر ہَسا پَاوَر گَژھان چھِ گۄڈنِچِی کَتھ چھِ اتھ گَرمی مَنٛز پھین چھِ گَژھان بَنٛد ییٚمہِ سۭتۍ واریاہ مُشکِلاتَن ہٕنٛد سامنہٕ چھُ کَرُن پیٚوان کَرُن گَرمی چھِ لَگان نَمبَر زٕ راشَن واشَن اَگَر پَکاوو کھیٚن چیٚن اَگَر پَکاوُن آسہِ تَیار آسہِ کَرُن تمہِ خٲطرٕ چھُ پاوَر ضروٗری تمہِ خٲطرٕ چھَ ایٚلکٹرسٹی ضروٗری امہِ سۭتۍ چھِ گیس گَژھان خرچ گَژھان اَگَر پاوَر کَٹ گوٚو مین چیٖز کانٛہہ تہِ کٲم آسہِ کَرٕنۍ آب آسہِ کھالُن موٹرٕ سۭتۍ تہٕ سُہ تہِ چھِ نہٕ ہیٚکان کھٲلِتھ پَتہٕ کِہیٖنۍ وۄنۍ چھِ تھوڑا بہت آپشَن آسان پَتہٕ جَنریٹرٕچ اَگَر زیادَس کالَس پاوَر کَٹ چھِ گَژھان وَنٛدَس مَنٛذ ییٚلہِ شیٖن پیٚوان چھِ تمہِ ساتہٕ چھِ پَتہٕ آسان اَکٲے آپشَن کہِ أسۍ چھِ جَنریٹَر کَران یوٗز تمہِ سۭتۍ چھِ أسۍ آب موٹُر چَلاوان تہٕ آب کھالان

بیٚیہِ چھِ کَران کٲم بیٚیہِ چھُ واریَہَن گَرَن چھُ اِنؤٹَر تِم چھِ تمہِ سۭتۍ اِنؤٹَر کَران تمہِ دۄہ چارٕج پَتہٕ چھِ شامَن تٔتھۍ لایٹہِ بَتہٕ کھیٚوان پاوَر کَٹو سۭتۍ چھُ بَتہٕ کھیٚنَس تہٕ پٔنٛدۍ نیٚران اِنؤٹَر چھُ کَمی خَلقَن ییٚتہِ سارنٕے خَلَق چھِنہٕ اِنؤٹَر کینٛہہ اَلبَتہَ میٚکسِمَم خَلقَن چھِ آزکَل اِنؤٹَر آز برونٛٹھ واریاہ کال اوس کینٛہَن کینٛہَن آسان اِنؤٹَر اَلبَتہَ وۄنۍ چھُ لَگ بَگ ہَتہٕ مَنٛز شیٖتَن گَرَن چھُ اِنؤٹَر اِنؤٹَر چھِ أسۍ یوٗز کَران أسۍ ییٚتہِ